وعلیکُم اسلام ٹھیٖک چھِوٕ آ ٹھیٖک اصٕل پٲٹھۍ تُہۍ چھِوٕ ٹھِیٖک آ بہٕ چھَس شایستہ تُہۍ کٕم چھِو اچھا اچھا بنڈپوٗر کٔتھ جاےٚ روزان اچھا تۄہہِ کیٚاہ اوسوٕ

آ آز حَظ چھِ لگ بگ سٲری آوٕرۍ اوترٕ گٔے أسۍ کُلِس تہٕ اکِس جاے تتس روڈس پٮ۪ٹھ چھُ سُہ مکان آچھا آچھا تمی ووٚن دوٚپُن آز چھِ نہٕ موہنِو ووہنِو بنان کہیٖنۍ آز چھِ نَہ زٕنۍ چھےٚ نَہ آوُر آسان آ اسہِ چھُ مۄکلو پنُن دانہِ چھۄمبِتھ وۄنۍ چھِ أسۍ یہٕے کٲم کران أسۍ زمیٖن ومیٖن تُلان کینٛہہ آسہِ کھنُن أسۍ کران وۄنۍ یہٕے کٲم اچھا تۄہہِ کیٛاہ اوسوٕ تۄہہِ اوسوٕ زمیٖن کوٗتاہ اوسوٕ اچھا نرم چھےٚ کِنہٕ تکُر چھے حَظ کِنہٕ نرم آچھا آ أسۍ چھِ کران ٹھیکہٕ تہِ بیٚیہِ چھُ بیاکھ نفر سۭتۍ أسۍ چھِ کران ٹھیکہٕ بیٚیہِ چھِ أسۍ کران ہُتھ کٔنۍ دۄہ پٲٹھی تہِ تۄہہِ کٔژھ کنال چھِوٕ دۄن کُنال چھِ ہیوان ٹھیکہٕ پٲٹھۍ أسۍ ژور ساس رۄپیہِ ساڈ شےٚ ہتھ دۄہس ساڈ شےٚ ہتھ چھِ أسۍ دۄہس ہیوان بیٚیہِ چھِ نَہ حَظ کِراے تہِ گژھان اسہِ حَظ چھُ کتہِ پٮ۪ٹھ یُن توے آدٕ کیٛاہ ٹھیٖک چھُ شےٚ ہتھ رۄپیہِ بیاکھ چھُ مےٚ بیٚیہِ بیاکھ نفر بیاکھ نفر اۭں سُہ تہِ چھُ کران کٲم اصٕل صُبحس ژےٚ ووٚنُتھ صبحس کِنہٕ کٲلکیتھ اچھا اچھا اچھا ٹھیٖک چھُ أسۍ وٲتۍ تیٚلہِ ریڈ کلر ٹیٖن یِمن دِتھ تِمن وٲتۍ أسۍ اوٚترٕ أسۍ تتہِ ہِنٛدِ حَظ چھُ توہہِ گژھُن ژٕ کٔرِ زِ مےٚ ییٚتھی نمبرس تُہۍ کٔرۍ زیو یتھ نمبرس فون بہٕ یِمہٕ تۄہہِ تہٕ انشا اللہ موسم گژھِ ہتھ ٹھیٖک آسُن ادٕ حَظ اسلامُ علیکُم